اَسَلامُ علیکُم تُہۍ چھِو حظ بوٹ مین اَسہِ حظ چھُ زانُن کہِ أکِس گَنٹَس کوتاہ پرایس ہیٚیِو تُہۍ اگر أسۍ بوٹَس مَنٛز رایڈ کَرو

اَسہِ حظ چھُ شِکارہ رایڈَس کھَسُن ڈِسکاوُنٛٹ چھُنہٕ حظ کِہیٖنٛۍ چلو ٹھیٖک حظ چھُ